میون ناو چھُ عاقِب احمد بَٹ مٲلۍ سُنٛد ناو چھُ مےٚ محمد دِلاوَر بَٹ بہٕ چھُس روزان کۄلگٲمۍ ڈِسٹِرٛکِس أکِس خوٗبصوٗرَت گامَس منٛز ییٚمیُک زَن ناو چھُ ژِمبٮ۪ر ژِمبٮ۪ر چھُ واریاہ خوٗبصوٗرَت اَکھ گا گا گام ییٚتہِ زَن اَکھ زِیارَت تہِ چھِ تۄہہِ آسیو یُس اَکھ مشہوٗر تہٕ معاروٗف کَلندَرِ اعظم شیٖخ نور الدیٖن نورانی سٕنٛز زِیارَت چھِ سٲنِس گامَس منٛز یوٚتام میٛانہِ پَرنُک تعلق چھُ مےٚ چھُ بَہہ جمٲژ پاس کَرِمَژ اَمہِ پَتہٕ کَرے مےٚ واریاہ کوٗشِش پَرنٕچ تہٕ کیٚنٛہہ گھَریلوٗ حالتو کوٚرُس بہٕ مَجبوٗر تہٕ پَتہٕ کوٚر مےٚ کٲم بہٕ چھُس وٕنۍکٮ۪ن کَنٹرٛٮ۪کٹَر کٲشہِ پٲٹھۍ یَتھ منٛز زَنہٕ مےٚ مِکسَر چھُ گَرِ پھَٹہٕ چھِ باقٕے اَیٹَم بیل چھِ لِفٹ مِکسَر چھُ یُس زَن دوٚیمِس پوہرَس سٕلیب چھِ ترٛاوان پَتہٕ وَنہِ پَکنوو مےٚ برٛونٛٹھ کُن یِہوٚے پَنٕنۍ زندگی پَکناونہٕ موٗجوٗب کٔر مےٚ پَتہٕ یِہوٚے کٲم پَسَنٛد تہٕ یَتھ منٛز زَنہٕ مےٚ پنٛنہِ گامکی وارِیے نفر سۭتۍ چھِ آسان یِم مےٚ کامہِ چھِ آسان أتھۍ دوران چھُس بہٕ وۄنۍ واریاہ زیادٕ محنَت کَران تہٕ بہٕ چھُس کَنٹرٛاے اَکھ کَنٹرٛٮ۪کٹَر اَکھ بیٚیہِ چھِ مےٚ گَرَس منٛز مول موج تہٕ بٲے زٕ یِم بٲے بٲے زٕ چھُ سَکھ بہٕ پَرناوان أتھۍ خرچَس پٮ۪ٹھ تہٕ بیٚیہِ چھُ مےٚ یُس مےٚ وۄنۍ مےٚ مِکسَر چھُ مِکسَرَس چھُس بہٕ دۄہَس ہٮ۪وان شےٚ ہَتھ رۄپیہِ کِراے لِفٹ مِکسَرَس بَہہ شَتھ تہٕ بیٚیہِ چھِ مےٚ اَمہِ علاوٕ أتھۍ سۭتۍ پَنُن ٹرٛکٹَر اَکھ تہِ تھوٚمُت ٹٮ۪کٹَر اَکھ یُس مےٚ پَکناونَس لَگان چھُ یہِ سامان اورٕ یورٕ تہٕ باقٕے چھُس بہٕ کَران یِہوٚے کٲم اَمہِ علاوٕ چھُس نہٕ بہٕ کانٛہہ کٲم کَران کیٚنٛہہ تہٕ بیٚیہِ چھُس بہٕ ژوٚوُہ گٲنٛٹہٕ أتھۍ کامہِ سۭتۍ آوُر آسان